ہٮ۪لو اسَلامُ علیکُم تُہۍ چھِو حظ سَیٚکھ کٕنان شٲدپورِ جَہلِم پیٚٹھ اسہِ حظ ٲس سَیٚکَھ ضوٚرتھ مگر اسہِ چھِ زٲوِج سیکَھ ضوٚرَتھَ پَلَسَتَر خٲطرٕ حَظ چَلو جِناب صُبحن وٲتِو أسۍ تیٚلہِ اوٗرۍ چَلو جناب شُکریا